ڈانٕس کَرنہٕ سۭتۍ چھِ کیٛاہ وَنان لُکھ وارِیاہ جمع گَژھان تہٕ بیٚیہِ ییٚتٮ۪تھ یہِ ڈانٕس چھِ کَران تہٕ اَتٮ۪تھ تہِ چھِ مطلب یِم تہِ لُکھ پَکان آسان اَتہِ نَس یِم چھِ گَژھان جمع تہٕ بیٚیہِ چھِ کیٛاہ وَنان سٲری لُکھ وٕچھان اَتھ ڈانسَس تہٕ بیٚیہِ چھِ یِم جمع چھِ آسان لُکھ یِم چھِ پانہٕ ؤنۍ کَران کَتھ باتھ کَران چھِ یِم لُکھ تہٕ بیٚیہِ چھِ کیٛاہ وَنان اَتہِ چھِ بیٚیہِ اٮ۪نٹَرٹینمٮ۪نٛٹ تہِ گژھان مطلب یہِ خۄش گژھان لُکھ یہِ وٕچھِتھ تہِ ڈِسکو وِسکو تہٕ اَمہِ سۭتۍ چھِ بیٚیہِ مطلب یَکجیتی یِوان